دہلی واریاہ مٔکٕر جاے سُہ گٔیا پلیس آسٕنۍ تَتہِ ہَسا آسان کوٗڑٕ کَباڑٕ پھکہٕ گانٛد تَپٲرۍ چھُنہٕ بَنان پَکنُے گاڑٮ۪ن ہُنٛد شور گاڑٮ۪ن ہنٛز آواز ہے نَہ دِوان شۄنٛگنہٕ نَہ کینٛہہ ہیے تَتہِ ہَسا چھِ مٔچھ مَہہِ آسان مکریر ترٛٹھ پَتہٕ گوٚو سون کشمیٖر پُلہٕ ووم ہٖے بنٛگَس ویلی ہیے کُس آبہٕ ہَوا کُس مَزٕ صحت روزان ٹھیٖک تنٛدرُست روزان نَہ کانٛہہ ٹیٚنشَن نَہ کینٛہہ نَہ آواز گاڑٮ۪ن ہٕںٛز نَہ شور نَہ شراب نَہ کینٛہہ یِم جایہِ گٔیے واریاہ اَصل کَونٛسَر ناگ کُس مَزٕ آبہٕ ٹاس راے آرام چھُ یِوان تَتہِ بیٚہنَس شیٖن چھُ بٕتھِ کَنۍ کھٮ۪وان أسۍ جاے گٔیے سۄ آسٕنۍ یور گَژھِ یُن مَزٕ بَلاے چھِ یِوان ییٚتہِ بیٚہنَس شۄنٛگنَس آرام سُہ ہے کیاہ سا وَنَے ژےٚ بہٕ کُلۍ چھِ جنٛگل چھِ سبزار کُس سبزار چھُ ییٚتہِ آہ آہ آہ